وعلیکُم سَلام

آ آ آ جِناب أسۍ چھِ اَسہِ چھُ دُکانَس ناو فِدا ڈاٹ کام تہٕ اَسہِ چھِ تۄہہِ کَمہِ ٹایپُک سی سی ٹی وی چھُو لاگُن اَچھا اَچھا تۄہہِ چھُو لاگُن یِم تۄہہِ چھُو لاگُن اَکھ کیمرا زٕ کیمرا اَسہِ چھِ یِوان حظ سیٚٹ مَطلب اَکھ چھُ ٲٹھ کیمرا وول چھُ یِوان ژور کیمرا وول چھُ یا سِنٛگٕل تہِ چھِ یِوان باہ کیمرا وول چھُ یِوان تۄہہِ چھُوا لاگُن مطلب الگ الگ کٕلاس روٗمَس کِنہٕ تۄہہِ چھُو لاگُن یُس زَن مطلب گرٛاوُنٛڈَس خٲطرٕ اَچھا نایٹ وِجَن گوٚژھ آسُن تَتھ یہِ چھا أکۍسٕے مِشیٖن منٛز تھاوُن کِنہٕ یہِ چھُ الگ الگ تھاوُن چلو ٹھیٖک چھُ اگر تُہۍ یِیِو پُلووم یہِ چھُ اَسہِ آر اینٛڈ بی اَپوزِٹ چھِ اَسہِ فِدا ڈاٹ کام تُہۍ ہیٚکِو توٚتُن یِتھ تہٕ یُس یہِ الگ چھِ سِنٛگِل سُہ چھُ گژھان اَسہِ نِش پٕنٛژٕہ شَتھ رۄپیہِ آ وۅنۍ اگر تُہۍ لٲگِو ٲٹھۍ کیمرا وول سُہ گژھِ لگ بگ تۄہہِ وُہ زٕتوٚوُہ ساس وِد اِنَسٹالیشَن چارٕج آ بیٚیہِ چھِ تَتھ میٚموری تہِ روزان چلو ٹھیٖک چھُ تُہۍ یِیِو پُلووم کیٚنٛہہ چھُنہٕ پرواے أسۍ کَرو تٔتتھی مَشوَر چلو چلو او کے سر